اَسہِ یُس فٮ۪سٹِول آو یِمنٕے دۄہَن منٛز سۄ ٲس عیٖد تہٕ یَتھ عیٖد پٮ۪ٹھ أنۍ اَسہِ عیٖز دۄہ چھِ أسۍ اَنان نٔے نٔے پَلو تہٕ اَسہِ چھُ میلان بیٚیہِ تہٕ عیٖز دۄہ صُبحٲے ییٚلہِ گژھان چھِ أسۍ کینٛہہ میوٗٹھ چیٖز چھُ پٮ۪وان کھیوٚن تہٕ أسۍ چھُ گَژھان عیٖدگاہَس منٛز عیٖد نٮ۪ماز پَرنی بیٚیہِ نٔے نٔے پَلَو لَگٲیِتھ چھُ اَسہِ یِوان سٲری رِشتہٕ دار یِم تہِ اَسہِ زِٹھۍ یِم رِشتہٕ دار چھُ آسان اَنکل چھُ آسان مام چھُ آسان تِم سٲری چھِ اَسہِ دِوان عیٖدیان